مےٚ ہَسا چھِ خۄش گژھان پَنُن پان تَمہِ ساتہٕ ییٚمہِ ساتہٕ ہَسا مول تہٕ موج گَرِ خۄش آسہِ تَمہِ ساتہٕ چھِ اِنسانَس باسان پَنُن پان تہِ ہٮ۪پی اگر سا مول موج چھِ آسان کُنہِ ساتہٕ پریشان کُنہِ ساتہٕ چھِ آسان اِنسانَس چھِ تَمہِ ساتہٕ موٗڈ گژھان آف واریاہ چھِ اِنسانَس دِلَس لگان تَمہِ ساتٕ ہَسا چھِ واریاہ مُشکل گژھان اسی لیے ہَسا چھِ ییٚمہِ ساتہٕ گَرِ فیملی آسہِ خۄش مول موج آسہِ خۄش تَمہِ ساتہٕ ہَسا چھِ اِنسانَس واریاہ فیٖل گژھان کہِ یہِ ہَسا یہِ بہٕ تہِ چھُس خۄش وۄنۍ اگر سا کینٛہہ خۄدا دیٖن نجات کُنہِ ساتہٕ کُنہِ پریشٲنی منٛز مُبتلا چھِ آسان کانٛہہ فیملی گٔے خاص کَر مول موج تَمہِ ساتہٕ ہَسا چھِ اِنسانَس واریاہ پَنُن تَمہِ ساتہٕ اگر سُہ خۄش اِنسان آسہِ پانہٕ سُہ ہَسا چھِ تَمہِ ساتہٕ سٕم زایہِ گژھان سُہ خُشی تِکیٛازِ سُہ چھِ پنٛنِس مٲلِس ماجہِ وٕچھان پریشٲنی منٛز ٹٮ۪نشَنَس منٛز اسی لیے یَتھ حظ چھِ مےٚ ییٚمہِ ساتہٕ بہٕ آسہٕ خۄشہِ ییٚمہِ ساتہٕ مےٚ مول موج خۄش آسہِ تیٚلے آسہٕ بہٕ تہِ خۄش